اَسلامُ علیکُم وعلیکُم سلام تُہۍ چھُو حظ ٹھیٖک اَہَن حظ آ أسۍ چھِ ڈٮ۪نٹِسٹ عاقِب صٲب کیٛاہ حظ دٔلیٖل چھو تۄہہِ دَنٛدَس چھُ دود یہِ کر پٮ۪ٹھ گوٚو تۄہہِ اچھا یہِ ؤنۍتو مےٚ تۄہہِ یہِ چھےٚ یہِ چھےٚ گۄڈٕنیُک فرٛٮ۪نٹَس کِنہٕ یہِ چھُ تھوڑا یہِ بیک سایڈٕ دَنٛد بیک سایڈُک دَنٛد یہِ چھُے آز ژےٚ فٔسٹ ٹایِم گوٚمُت کِنہٕ تۄہہِ اوسو اَمہِ برٛونٛہہ گژھان منٛزٕ منٛزٕ اچھا تۄہہِ چھُو کَرٕنۍ کٲم حظ اَسہِ چھِ کِلنِک چھُ اَسہِ ییٚتہِ واکوٗرہ چھُ اَسہِ کِلنِک ڈٮ۪نٹِسٹ عاقِب صوبُن تُہۍ ہیٚکِو یور یِتھ تہٕ أسۍ ہٮ۪کو تۄہہِ ییٚتہِ نظر دیٛانٲیِتھ تُہۍ ؤنۍتو مےٚ بیٚیہِ اَکھ چیٖز تۄہہِ کَتہِ پٮ۪ٹھ چھُو یُن اچھا گوٚو تُہۍ چھُو نزدیٖکھٕے بَسان اچھا ٹھیٖک یہِ ؤنۍتو مےٚ تۄہہِ زانٛہہ اَتھ اٮ۪کٕس رے وٮ۪کٕس رے کوٚرمُت یا کیٚنٛہہ تۄہہِ چھُو کَرٕنۍ کٲم تۄہہِ حظ چھُ أسۍ چھِ اَسہِ چھِ دۄہَس آسان چھُ اَسہِ آسان أسۍ چھِ آسان جابَس دۄہَس تہٕ تُہۍ ہیٚکِو اَسہِ صُبحٲے یا شامَس یور یِتھ مگر اَکھ چیٖز چھِ کَرٕنۍ کٲم آتھوارِ دۄہ چھِ أسۍ دۄہَے دۄہَس بیٚہوان تہٕ فرٛایڈے چھِ اَسہِ روزان آف ییٚتہِ تہٕ تُہۍ کٔرِو کٲم تُہۍ یِیِو بَٹوارِ دۄہ شامَس یِیِو تُہۍ یور تہٕ بہٕ وَنو تۄہہِ صُبحَس تہِ چھُس بہٕ آسان تہٕ بہٕ چھُس دَپان تھوڑا تۄہہِ ما گژھیو لیٹٕے تہٕ تَمے کِنۍ چھُس بہٕ وَنان اَگر تُہۍ ہیٚکِو یِتھ صُبحٲے تہٕ پرٛابلِم چھِنہٕ کہِ صُبحٲے چھُس بہٕ آسان اَتہِ ساڑَن نَوَن تام چھُس بہٕ آسان ساڑَن نَوَن تام حظ صُبح شامَس چھُس بہٕ یِوان اورٕ بہٕ چھُس یِوان پانٛژِ بَجہِ پٮ۪ٹھ چھُس بہٕ آسان دَہَن تام اَتہِ آ تُہۍ کٔرِو کٲم تُہۍ کٔرِو آ تُہۍ کٔرِو کٲم تُہۍ یِیِو مےٚ باسان آز یا یِیِو پگاہ ییٚمہِ ساتہٕ تۄہہِ باسیو تہٕ مگر اَکھ چیٖز چھُو تۄہہِ کَرٕنۍ کٲم فِلحال کٔرِو تُہۍ پرہیز کھنٛڈ ونٛڈ کٔرِو تُہۍ بَنٛد کھیوٚن تہٕ بیٚیہِ کٔرِو تُہۍ کٲم اَگر تۄہہِ باسیو زیادَے پہنَتھ تہٕ تُہۍ کٔرِو کٲم تھوڑا نِیِو تُہۍ وٕنۍکٮ۪س پین کِلَر نِیِو تُہۍ وٕنۍکٮ۪س تُہۍ نِیِو پین کِلَر آسہِ نا اَتہِ فِلحال کھیٚیِو تُہۍ پین کِلَر کھیٚیِو تُہۍ تہٕ باقٕے مہٕ ہیٚیِو تُہۍ ٹٮ۪نٛشَن کِہیٖنۍ نہِ پتہٕ دِمہٕ بہٕ اَتھ آرام سان دِمَس بہٕ نظر وَظر پوٗرٕ بہٕ وٕچھ اَگر بَچہٕ دَنٛد تہٕ گوٚو ٹھیٖک نَتہٕ اَگر مےٚ باسیو تہٕ کَڑُن چھُ تہٕ تیٚلہِ ہٮ۪کوس نہٕ وۄںۍ کٔرِتھ کِہیٖنۍ تُہۍ گَژھیو بہٕ کَرٕ کوٗشِش پَنٕنۍ واریاہ کوٗشِش کیٛازِ تُہۍ کٔرِو میون یہِ بہٕ چھُس کران بچاونٕچ کوٗشِش دَنٛد بہٕ چھُس نہٕ نہ نہ تُہۍ مہٕ ہیٚیِو ٹٮ۪شَنٕے تُہۍ بچاونٕچ کوٗشِش کَرٕ بہٕ مان ژٕ ہنٛڈرنٛڈ پٔرسَنٛٹ تام دَنٛدَس بہٕ دِمہٕ نہٕ بہٕ گژھنہٕ مگر یہِ چھُو آسان وۄنۍ پتہٕ زیادٕ گژھِ نہٕ ڈٮ۪میج آسُن دَنٛد گوٚمُت کِہیٖنۍ کیٛازِ یہِ چھُ باسان نیٚبٕرۍ کِنۍ چھُ باسان دَنٛد ٹھیٖک مگر أنٛدری زانہِ یہِ کہِ اَتھ کیٛاہ حالتہ چھِ آسان گٔمٕژ ییٚمہِ ساتہٕ أسۍ یہِ وٕچھان چھِ آ تُہۍ ہیٚکِو نہٕ وٕچھِتھ یِتھ کٔنۍ یہِ کِہیٖںۍ ییٚمہِ ساتہٕ آ ٹھیٖک چھُ تُہۍ کٔرۍزیو کٲم تُہۍ ییٖزیو کِلنِکَس پٮ۪ٹھ تہِ بہٕ دِمہٕ نظر آدٕ حظ آدٕ حظ ٹھیٖک